سلامُ علیکُم یہِ مےٚ حظ بوٗز تُہۍ چھُو یہِ مانٛچھ ڈیٖلَر کِنہٕ حظ یہِ مےٚ حظ اوس دُکانَس خٲطرٕ اوس مےٚ مانٛچھ بٲتلہٕ دَہ ترٕٛہ ضروٗرت ہیٚکیٛاہ بٔنِتھ یوٗتاہ أسۍ حظ چھِ ماٹ پوٗر روزان

اَچھا ٹھیٖک

چلو ٹھیٖک تُہۍ کٔرۍزیٚو مےٚ مگر بہٕ کَرہو تۄہہِ فون نمبر سیٚنٛڈ تُہۍ کٔرۍزیٚو مےٚ ضروٗری یہِ واٹس ایپ پَتہٕ اَدٕ حظ جِناب شُکریہ